گۄڈنٮ۪تھٕے ساروٕے کھۄتہٕ گۄڈٕنٮ۪تھ یُس اَہم چیٖز چھُ اگر کٲنسہِ کاربار آسہِ سِٹاٹ کَرُن تٔمِس گَژھِ گۄڈٕ ایٚویرنٮ۪س آسٕنۍ اگر سُہ کانٛہہ بِزنٮ۪س سِٹاٹ چھُ کَران تٔمِس چھُ تَمہِ خٲطرٕ رِسٲرٕچ گۄڈٕ کَرُن تٔمِس چھُ مارکیٹ رِسٲرٕچ کَرُن تٔمِس چھُ وُچھن گارُن یہِ بزنٮ۪س اگر یہِ کَرِ یہِ کوٗتاہ پَکہِ اَتھ کۭژاہ یہِ مطلب مٲنۍ تو تُہۍ یہِ کۭتیاہ ہیٚکہِ برونٹھ پٔکِتھ أمِس چھُ گۄڈٕ اَتھ خٲطرٕ رِسٲرٕچ کَرُن سُہ چھُ وارِیاہ اَکھ أہم چیٖز رِسٲرٕچ تہٕ تَمہِ پتہٕ چھُ بیٚاکھ چیٖز رِسٲرٕچ تہِ کوٚر أمۍ کہِ بزنٮ۪س یہِ چاہیے أمِس آسہِ فار ایٚکزامپٕل کٲنٛسہِ آسہِ ریسٹورنٹ تَراوُن أمِس چھُ وُچھن کہِ اَتھ جایہِ کۭتیاہ ریسٹورنٹ چھِ ییٚتن بہٕ یہِ یَژھان چھُس تَراوُن کۭژاہ ڈِمانڈ چھےٚ أمِس أمِس چھُ اَکھ رِسٲرٕچ ہیٚو کَرُن اَمیُک سُہ چھُ گۄڈٕنیُک سِٹاٹ أمِس گَژھ ایٚویرنٮ۪س آسٕنۍ یَتھ منٛز یہِ بزنٮ۪س چھُ کَران اَمِچ گٔژھہِ أمس پوٗرٕ ایٚویرنٮ۪س آسٕنۍ مال کَتہِ اَنہٕ بہٕ پَتہٕ کیٛاہ کَرٕ بہٕ اینڈ کسٹمَرس تانۍ کیٛاہ کَرٕ بہٕ کِتھ کٔنۍ یُس گَراہک چھُ تٔمِس سُہ کِتھ کٔنۍ گَژھِ مے کُن اٹریکٹ مطلب میٲنس ما مےٚ یُس چیٖز آسہِ اوٚنمُت تَتھ کُن اٹریکٹ تَمہِ خٲطرٕ چھُ أمِس مارکیٹ سٔروے ضُروری کَرُن تمہِ پتہٕ ییٚلہِ یہِ چیز کرِ یہِ اگر أمِس لون وغیرہ آسہِ یہِ کرِ سِٹا چیٚک کرِ اگر أمس لون وغیرہ آسن یہِ کَرِ کنفٲرف اۭں سُہ ییٚتہِ چھِ وارِیاہ زیادٕ گورمیٚنٹ آرگَنیزیشن یِم لون چھِ پرووایڈ کَران تِمن نِش گَژھِ یہِ تَتہِ وُچھہِ یہِ تَتہِ کَرِ یہِ چی چیٖز رِسٲرٕچ اَمہِ پَتہٕ یہِ سورٕے کیٚنٛہہ سپدِتھ اگر أمِس لۄکُٹ موکُٹ یونٹ آسہِ تَراوُن أمس چھُ نہٕ ضُروری کہِ یہِ کَرِ بٔڑ بار اِنوسٹمیٚنٹ بٔڑ بارٕ پۄنٛسہٕ خرچایہِ یہِ أمۍ سنٛد خٲطرٕ چھُنہٕ سُہ ضُروری سُہ چیٖز کیٚنٛہہ یہِ ہیٚکہِ لَکٕٹۍ اِنوسٹمیٚنٹ تہِ کٔرِتھ لۄکٹس پٮ۪ٹھ تہِ ہیٚکہِ اِنسان پتہٕ بوٚڑ بنٲوِتھ یہِ چھُ أمِس پانس تانۍ یہِ کَمہِ قٕسمُک بزنٮ۪س چھُ کَران اگر یہِ گۄڈٕنٮ۪ٹھٕے چھُ أمِس چھُ میانہِ حِساب پَزِ أمس گۄڈٕنٮ۪تھ لکٹہِ پٮ۪ٹھے سِٹاٹ کَرُن تاکہِ اگر نۄقصان تہِ گَژھ سُہ تہِ گَژھِ نہٕ کیٛازِ بزنٮ۪سس منٛز چھُ لاس گَژھوُن اگر نۄقصان گَژھِ سُہ گَژھ نہٕ گَژھن بٔڑس پیمانس پٮ۪ٹھ کیٚنٛہہ سُہ گَژھِ لۄکٹِس پیمانس پٮ۪ٹھ گَژھن تَمہِ موٗجوٗب تہِ چھُ أمس گۄڈٕنٮ۪تھ احتیاتن اِنویٚسٹ کَرُن کَم بیٚیہِ چھُ ہمشیہِ یہِ چھُنہٕ ضُروری کہِ مےٚ چھُنہٕ بَسان یہِ چھُ ضُروری کہِ وارِیاہ زیادٕ اِنویٚسٹمیٚنٹ چھِ کَرٕنۍ تیٚلہِ گَژھِ بزنٮ۪س کامیاب تیٚلہِ ہیٚکہِ یہِ بزنٮ۪س مین بٔنِتھ یہِ ہیٚکہِ لۄکٹہِ پٮ۪ٹھ سِٹاٹ بیٚیہِ چھِ وِچھمٕتۍ ییٖتاہ وارِیاہ زیادٕ کارٕبٲر یِمو چھِ نا وَنان سُہ نَتھنگ پٮ۪ٹھ چھُ سِٹاٹ کوٚرمُت تیوتاہ چھُ مےٚ وُچھن بیٚیہِ چھُ آز کل آنلایَن زمانہٕ آز کل چھِنہٕ أمِس ضُروری کِہیٖنۍ کہِ أمس گَژھِ کانٛہہ پِلیس آسٕنۍ یہِ ہیٚکہِ گَرس منٛز تھٲوِتھ مال یہِ ہیٚکہِ آنلایَن کٕنِتھ یہِ ہیٚکہِ آنلایَن شاپ ہیٚکہِ أمۍ سُنڈ روزِتھ أمس چھُ نہٕ ضُروری کہِ أمِس گَژھِ کُنہِ جایہِ وۄنۍ ضُروری آسُن کانٛہہ نَہ تہٕ کانٛہہ دُکان دُکانس پٮ۪ٹھ کٕنہِ یہِ وۄنۍ مۄکلیو سُہ سورٕے کانسپٹ آز چھِ گَرن منٛز یِوان خٔری دار اگر کانٛہہ یُتھ آسہِ تٔمِس یِن گَرن منٛز یِن خٔری دار تہٕ أمِس چھُنہٕ اورٕ یورٕ گَژھنٕچ ضُرورت دۄیِم کَتھ چھِ یہِ کہِ کیٛاہ چھِ یَتھ وَنان دۄیِم کَتھ چھِ یہِ کہِ بہٕ وَنہو تۄہہِ یہِ کَتھ کیٛاہ چھِ اگر فار ایٚکزامپٕل کٲنٛسہِ تہِ آسہِ بِزنٮ۪س کَرُن کارٕبار آسہِ کٲنٛسہِ کَرُن أمِس پَزِ أمس پزِ گۄڈٕنٮ۪ٹھٕے پنٕنۍ یُس یہ یونِٹ چھُ یہِ پَزِ أمِس رجسٹر کَرناوُن اگر أمۍ کانٛہہ یونِٹ تروو یہِ پَزِ أمِس رجسٹر کرناون گورمنٹس منٛز پَزٕ أمِس اَتھ رجسٹریشن کَرٕنۍ اگر یہِ رجسٹٲرڈ روزِ أمس اگر کیٚنٛہہ تہِ پرٛابلِم أمس ہیٚکہِ نہٕ پتہٕ کیٚنٛہہ پرٛابلِم گٔژتھ کیٚنٛہہ سُہ چھُ اَکھ بیٚنِفِشل آسان تَتھ منٛز کہِ أمِس گَژھِ یہِ رجسٹر روزُن یہِ یونِٹ یونِٹ گَژھِ نہٕ روزُن اَنرجشٹٲرڈ گَژھِ نہٕ یہِ یونِٹ روزُن کیٚنٛہہ سُہ چھُ اَکھ بوٚڑ بار چیٖز آسان یُس أمِس پَزِ کَرُن

تَمہِ باوجوٗد تہِ چھِ وارِیاہ کیٚنٛہہ ییٖتاہ یِم فیٚکٹر أمۍ سِنٛدۍ خٲطرٕ وارِیاہ زیادٕ ضُروری چھِ مگر أمس پَزن تِمن ہُنٛد وارِیاہ زیادٕ احتِیات تھاوُن یہِ گَژھِ آسُن اگر یہِ کانٛہہ بزنٮ۪س کَرِ یہِ گَژھِ تَتھ منٛز ایٚویر آسُن مےٚ کَمہِ قٕسمُک بزنٮ۪س چھُ کَرُن یہِ گَژھِ نہٕ یتھَے کَنی کانٛہہ تہِ بزنٮ۪س کَرُن کیٚنٛہہ یہِ گِژھِ تَتھ خٲطرٕ ایٚویر آسُن أمِس گَژھ لِٹریسی آسٕنۍ أمس منٛز گَژھِ آسُن سُہ سونٛچھان سمجھ کیٚاہ چھُ ٹھیٖک کیٛاہ چھُ غلط أمِس چھُ چھُ سونٛچُن کہِ خٔری دار کیٛاہ چھُ یہِ چھُنہٕ یہِ کہِ یہِ زینہِ اَکہِ لَٹہِ تہٕ یہِ دی خٔری دارس دوکھٕ أمِس چھُ سونٛچُن کہ یہِ خٔری دار گَژھِ ہَتن نہٕ کیٚنٛہہ ساسن ؤرۍ ین گَژھِ یہِ مے نِش یُن تُیھ چھُ أمِس کَرُن أمِس چھُ گۄڈٕنٮ۪تھ چھنہٕ أمِس پنٛنِہ فٲیدٕ سونٛچن کیٚنٛہہ أمِس چھُ خٔری دار سُنٛد فٲیدٕ سونٛچن کیٛازِ کہِ خٔری دارٕے چھُ سُہ یُس أمِس واتہٕ ناوِ پَگاہ کُنہِ مُکامس پٮ۪ٹھ اگر یہِ آز کٲنٛسہِ غلط ریٹ دی غلط کَپُر دی غلط پرٛوڈکٹ دی کانٛہہ تہِ چیٖز غلط دی أمِس یی نہٕ خٔری دار کیٚنٛہہ